کَلچرَل یِم چھِ اَسہِ ٹرٛٮ۪ڈِشنَل کٕلوتھٕ جِولٔری پٮ۪ترِ یِم سِٹیٹَس أسۍ چھِ لاگان عام طور کَلچَرَل ٹرٛٮ۪ڈِشنَل پھٮ۪رَن پھٮ۪رَن چھِ لاگَان ییٚتہِ وَندَس منٛز تۭرِ موٗجوٗب کانٛگٕر ٹرٛٮ۪ڈِشنَل کانٛہہ پوٚژھ چھِ یِوان اَسہِ نٮ۪برِم سُہ چھِ أسۍ چھِ دِوان تٔمِس پَنٕنۍ آیہِ پھٮ۪رَن کیٚنٛہہ شال بیٚیہِ وازوان ییٚتہِ چھِ لاگَان عام طور جِولٔری سۄن بیترِ ویری اٮ۪کروس کوٚمنِٹیٖز اِن یور ایریا کیٛازِکہِ اگر کُنہِ کوٚمنِٹی ہُنٛد کانٛہہ لٕکھ یی یور تٔمِس چھِ شال دِوان یور پھٮ۪رن دِون کانٛگٕر دِوان گفٹہٕ تی أسۍ چھِ ییٚتہِ جِؤلری لاگان زیادٕ تر سۄن